اَسہِ پَزِ نہٕ پوٚلیوشَن کَرُن کیٚنہہ تَمہِ سۭتۍ ہٮ۪کو أسۍ پَنُن ماحول صاف سُتھرٕ تھٲیِتھ ٹیوٗرِزٕم ایٚفکٹ چھِ یِہوٚے سانہِ گرٛیٖنری پٮ۪ٹھ یُس یِم ٹوٗرِسٹ یور یِوان چھِ یِم چھِ گٕلیشَرَو پٮ۪ٹھ پَکان تِم چھِ پِگلان تہٕ سُے چھُ اَسہِ نۄقصان